سَداہ شَتھ تہٕ تُرٛسَتھَس منٛز اوٚن انٛگریزو اکھ قانوٗن پَتہٕ سَداہ شَتھ ژۄیہِ شیٖتَس منٛز بیٛاکھ قانوٗن پَتہٕ اوٚنُکھ اَرداہ شَتھ تہٕ تُرٛوہَس منٛز بیٛاکھ قانوٗن پَتہٕ اوٚنُکھ اَرداہ شَتھ تہٕ تیتٕرٛہَس منٛز بیٛاکھ قانوٗن یِتھَے پٲٹھۍ اوٚن تِمو پَتہٕ اَرداہ شَتھ اَروَنٛزاہس منٛز بیٛاکھ قانوٗن